بہٕ چھَس پنٕنہِ عِبادتہِ منٛز اللہ تعلیٰ ہس جنَت منٛگان بُرٕ کامیو نِش بچاونُک کامیٲبی منٛگان بُرِ کمیو نِش بچاوُن چھَس بہِ منگان ال اللہ تعلیٰ ہس پنِنین رشتہٕ داران اصل کرُن عیزتھ کرُن پنٕنین پیرنٹن عیزتھ کرُن اُستادن